کُس کُس کاروبار چھُ تُہٕنٛدِس گامَس منٛز کرنہٕ یِوان سٲنِس گامَس منٛز چھِ وارِیاہو قٕسمَن ہٕنٛدۍ کاروبار کرنہٕ یِوان مثلاً دُکان دٲری زٔمیٖندٲری لۄکُٹ مۄکُٹ کاروبار سیٖمنٹ فیٚکٹری ٹٲلُک کاروبار کانٛدر کٲم باقٕے وغیرہ وغیرہ